اَہن حظ آ بہٕ چھَس یَژھان وَنُن مےٚ چھُ اکھ سُپیشَل ٹیلینٹ حظ مےٚ چھُ یہِ ٹیلینٹ تہٕ بہٕ چھَس أکِس کِلومیٖٹرس چھَس بہٕ ٲٹھَن سیٚکَنڈَن منٛز ٹٔکھ تُلان سُہ چھُ مےٚ مَنٛز اَکھ ٹیلَنٹ بہٕ چھَس ترٛٮ۪ن پوہرن اَکھ وۄٹھ تراوان سُہ چھُ مےٚ ٹیلَنٹ بہٕ چھَس کُلِس أکِس دَہَن سیٚکَنڈَن کھَسان سُہ تہِ چھُ مےٚ اَکھ بٔڑ ٹیلَنٹ بہٕ چھَس یِمَن ڈٮ۪ولَپ اِتھَے کٲٹھۍ یَژھان کَرُن زِ یُس زَن کانٛہہ تہِ گورمٚنٹ ٹیٖم چھُ یا کانٛہہ تہِ گورمٚنٛٹ اِدار چھِ تم گٔژھ مے اَتھ مَنٛز مدد کَرٕنۍ بیٚیہِ چھَس بہٕ یژھان پَنٕنۍ بٔڑ بار ایکیڈمی ترٛاوٕنۍ یِم زَن باقٕے سٹوٗڈَنٹ چھُ یا باقٕے بَچہِ چھِ تم تہِ چھَسَکھ بہٕ یَژھان اَتھ منٛز کَرناوٕنۍ جویِن تہٕ تم تہِ چھَسَکھ بہٕ یِم سِکِل ہیٚچھن ہیٚچھناوٕنۍ یَژھان یا باقٕے کینٛہہ یہِ چھُ آسان کینٛہہ ٹیلنٹ یا سِکِل تِم تہِ چھَسَکھ ہیٚچھناو ہیٚچھناونۍ حظ یَژھان یہِ چھُ بانڈی پوٗر ناگپوٗر علاقَس منٛز یَژھان بہٕ بٔڑ بار ایکیڈمی ترٛاوٕنۍ حظ تَتہِ باقٕے بَچہِ تہٕ ایٚویر کَرٕنۍ یَژھان امہِ ایکٕسپیٖریَنسٕ تہٕ تھرٛوٗ